اَہَن حظ آ ییٚتہِ ہسا چھِ واریاہ کَلچُرَل ٹریٚڈِشنٕز أسۍ ہسا چھِ پھَیرَن لاگَان ژتجہن دۄہَن یہِ ہسا چھُ آسان کَپرو کانٛگٕر چھِ أسۍ تَپان اَتھ ہسا چھ یہِ ہسا چھِ آسان کانٮ۪وٗ اَتھ منٛز ہسا چھِ آسان کۄنٛڈل أسۍ ہسا چھِ ژٕنہِ اَتھ تھاوَان برونٛٹھٕے بَنٲیِتھ چاہے دہ ٹھیلہٕ آسن وُہ ٹھیلہٕ ہا ییٖژاہ یٖژھ یہِ ہسا چھُ آسَان ونٛدٕ خطرناک اَتھ منٛز ہسا چھُ آسَان شیٖن ویٖن تراوَان چھِ اتھ کۄنٛڈلہِ منٛز اسہِ ژٕنہِ پؠٹھ تروو زیٚتہٕ رَژھا تَپَان چھِ أسۍ یہِ کانٛگٕر پَھیٚرنَس منٛز أنٛدٕر کِنۍ چھِ اسہِ تھاوان یہِ اَسہِ چھِ ہسا چھُ وٕشنِیَر کھَسَان چاہے سُہ پَھیٚرَن اوٚدُر آسہِ یا کیٛاہ شیٖن چھُ آسَان نؠبرٕ تۭر چھِ آسَان خطرناک تَپَان ہسا چھِ أسۍ یہِ ژتجِہَن دۄہَن وٕشنِیَر چھُ اتہِ بیٚیہِ کھسَان بیٚیہِ ہسا چھُ ییٚتہِ اکھ کلچَر تتَھ ہسا چھُ ونَان وازوان وازوان ییٚلہِ خانٛدَر وانٛدَر چھُ آسَان ییٚتہِ کٲنٛسہِ تَتہِ ہسا چھِ اَنان تِم پَتہٕ وازوان تِم ہسا چھِ واریاہ طرفو سِیُن بَناو گۄڈٕ چھِ تِم ماز واز ژیٚٹان اَڑؠن بَناون رِستہٕ اَڑؠن بَناو کینٛہہ گوشتاب ییٚلہِ گوشتاب چھِ تَتھ منٛز ہسا چھُ سُہ ژیٹان گۄڈنؠتھ ماز پَتہٕ ہسا تراوان دۄدَس وۄدَس منٛز کھٮ۪وان ہسا چھِ تِم آرام سان یُس ہُہ چھُ آسان رِستہٕ تِم سُہ تہِ چھُ ژیٚٹَان مَگر سُہ چھُنہٕ دۄدَس منٛز ترٛاوَان کینٛہہ یا کۄکر وۄکَر چھِ آسان ژامَن وامَن چھِ آسان اصل پٲٹھۍ مَزٕدار چھُ آسان سُہ پرؠتھ کینٛہہ سِیُن چھُ آسان مَزٕدار